یُس اَزُک دور چھِ أسۍ چھِ ہٮ۪کان پَنٕنۍ بِزنٮِس یِتھ کٔنۍ بَڑرٲیِتھ کہِ یُس اَزُک دور چھُ أمۍ کوٚر اَسہِ یِتھ کٔنۍ مَدتھ اگر اَسہِ کانٛہہ لَکٕٹ مَکٕٹ بِزنٮِس ٲس ترٲومٕژ أسۍ چھِ تَتھ بِزنِسَس پَتہٕ واریاہ زیادٕ محنت کَران تِکیٛازِ اَگر اَسہِ کانٛہہ لَکُٹ مَۄکُٹ دُکان تروو أسۍ چھِ یَژھان یُس مےٚ یہِ لَکُٹ مۄکُٹ کاربار ترو کہِ یہِ گَژھِ مےٚ واریاہ زیادٕ بَڑُن تِکیازِ أسۍ چھِ تَتھ پٮ۪ٹھ واریاہ زیادٕ محنت کَران سانہِ بِزنِس بَڑراونہٕ خٲطرٕ پیوٚو سٲنِس یَتھ پٮ۪ٹھ یوٗتاہ اٮ۪فٮ۪کٹ کہِ یُس یہِ لَکُٹ مَۄکُٹ بِزنٮِس چھِ أسۍ چھِ یَژھان واریاہ زیادٕ محنت کَرٕنۍ تہٕ پَنُن بِزنٮِس بڑراوٕنۍ